بہٕ ہَسا درٛاس ییٚتہِ رٲژ کِس سَفرَس منٛز تہٕ مےٚ گوٚو واریاہ لیٹ تہٕ پَتہٕ ہَسا گٔے کٲم تہٕ بہٕ اوسُس پَرٛاران تہٕ مےٚ بَنے نہٕ کانٛہہ گٲڑۍ تہٕ پَتہٕ ہَسا بَنیٛو مےٚ آٹوٗ اکھ ڈرٛیوَر ییٚمہِ سۭتۍ واریاہ مہربٲنی چھِ تہٕ بیٚیہِ واتہٕ سُہ واریاہ سیفلی واریاہ اَصٕل پٲٹھۍ ووت تٔمِس پانَس گَرٕ تامَتھ ہے سُہ اوس واریاہ اَصٕل مِزاج اِنسان تٔمِس سَر اوس تَتھ واریاہ زیادٕ اَصٕل تٔمۍ سٕنٛدٮ۪ن واریاہ میلیٛو میلیٛاو مےٚ واریاہ ہیٚلٕپ تِم ہَسا ترٛوونَس بہٕ بَرابَر گیٹَس نِش